ہیٚلو السلام علیکُم تُہۍ چھِو حظ آٹو ڈرٛیوَر تُہۍ ؤنۍ تو مےٚ بہٕ بیٚمنہِ پٮ۪ٹھ کوتاہ چھُو تُہۍ ہیٚوان بَڈگوم تانۍ برابر حظ کَم گژھیس نہ کِہیٖنۍ یہِ حظ چھُ زیادٕ گژھان کَم کٔرہوس حظ تھوڑا کوتاہ ہےٚ تمہِ کَم گژھِ نہ کِہیٖنۍ اَدٕ حظ ٹھیٖک حظ اَد سا شُکریہ